تِمَن کُلٮ۪ن ہُنٛد یِم یِمَن کُلٮ۪ن ڈِفکَلٹی چھِ گژھان سٔروایِو کَرنَس منٛز تاپس منٛز آ سُہ چھُ ٹماٹر پوش یا ہٮ۪کَو أسۍ ؤنِتھ لٲر یا ہٮ۪کَو أسۍ بیٚیہِ ؤنِتھ کہِ أسۍ چھِ تِم تاپھٕ نِش یا وِنٛٹَر یُس وَنٛدٕ چھُ تَتھ منٛز کِتھٕ پٲٹھۍ ہٮ۪کٕوکھ تِم أسۍ بچٲوِتھ رٮ۪تہٕ کٲلِس منٛز چھ أسۍ اَگر تِم خۅشِک گَژھان تِم چھا تِمَن چھِ أسۍ ترٛاوان آب تِمَن چھِ أسۍ ترٛاوان آب یا وَنٛدَس منٛز اگر وَنٛدٕ چھُ آسان زیادٕ یا چھِ تَتھ أسۍ یا چھُ سُہ بیوٚل أسۍ بچاوان سُے چھُ نَیہِ ؤرۍیہِ رُوَن بیٚیہِ اگر زیادٕ وَنٛدٕ کرٛوٗ کرٛیوٗٹھ اوس تیٚلہِ چھِ أسۍ تیٚلہِ چھِ أسۍ بیٚیہِ تی کَران سُہ دا سُہ چھِ أسۍ بچاوان تَتھ چھِ أسۍ ترٛوپال تھاوان پٮ۪ٹھٕ یا تھاوُس بدل کیٚنٛہہ پٮ۪ٹھٕ یا تھاوَو سُہ زمیٖنَس تَل سُہ چھُ روزان تَمہِ سۭتۍ واریاہَس کالَس تِتھٕے پٲٹھۍ